اَسَلامُ علیکُم وَرَحمَتُہ اللہِ وَ بَرَکاتہوٗ تُہۍ چھِو حٕظ ٹھیٖک اہن حظ ٹھیٖک حٕظ سٲری چھِو حٕظ ٹھیٖکھ اہن حظ اَہن حظ أسۍ تہِ ٲسۍ ٹھیٖک تُہۍ ٲسِو حٕظ سٲری ٹھیٖکھ اہن حظ ٹھیٖک وَنُن اوسُم یہِ کہِ پانٛژھ ٹُو دہ دہ کَرورَس مَنٛز تِم کٕم پانٛژھ یا دہ ڈِجِٹ چھِ یِوان پانٛژھ ڈِجِٹ چھِ یِم یِوان کہِ پانٛژھ ساس پَندہ ساس پانٛژھ ساس پَندہ ساس پَنژہ ساس پانٛژھ لچھ تہٕ ٲٹھۍ لچھ یِم چھِ یِوان یتھ مَنٛز پانٛژھ تم نَمبَر یِم دہ کَرورَن مَنٛز چھِ یِوان کیاہ کیاہ چھُ پَانژھ ساس پَندہ ساس پَنژہ ساس پَانژھ لچھ تہٕ ٲٹھۍ لچھ